یِم تہِ کُلۍ آ مُختلف سیٖزنَن پٮ۪ٹھ ڈِپینٛڈ چھِ کران فار ایٚکزامپُل اگر سَمر سیٖزنس منٛز اگر گرمہٕ کِس موٗسمَس آسَن اَسہِ پُلانٛٹ أسی چھِ تِمن تِمن چھِ پٮ۪وان واریاہ آب دیُن بیٚیہِ چھِ تِمن تِمن چھُ دۅہَے دۅہَے پٮ۪وان آب دیُن تِم چھِنہٕ تِم گَژھَن نہٕ ہۅکھٕنۍ کیٚنٛہہ یِم ونٛدٕکۍ پُلانٹ چھِ آسان تِم چھِ أسی تِمن چھِ أسی کَوَر کران کُنہِ کُنہِ پُلانٹس چھُ پٮ۪وان کَوَر کَرُن یا تِم چھِ أسۍ بچاوان شیٖنہٕ نِش تِم چھِ أسی کیٚنٛژن پُلانٹن چھِ کیٚنٛہہ پُلانٹ چھُ آسان تٮُ۪تھ یِمن أسۍ أنٛدرٕ کٮ۪ن چھِ اَسہِ کانٛہہ اِن ڈور یِوان تھاونہٕ أنٚدرٕ کٔنٮ۪تھ گَرس اَنٚدر چھِ تھَوان تِم أسۍ تِمن چھُ بیٚیہِ یِم فَٹیلٲیزٲرٕس نیٚچرُل قۅدرتی یِم فٔٹیلٲیزٲرٕس آسان تِم چِھ أسی استعمال تِمن منٛز کران بیٚیہِ چھِ أسی تِمن اَصٕل پٲٹھۍ آب وآب دِوان تہٕ تِم چِھ بَچاوان تِتھٕے پٲٹھۍ وَنٛدس منٛز أنٛدرٕ کٮ۪ن تھاوان ہورٕ ییٚلہِ گرمی چھِ آسان تَمہِ ساتہٕ چھِ أسی ایڈوکیٹ اصٕل پٲٹھۍ دۅہَے دۅہَے دِوان آب دِوان صُبحن تہٕ شامن دۅہَے چھُ پٮ۪وان یِمن آب دیُن کہِ تِکیٛازِ آفتاب لایٹ چھِ آسان ڈایریکٹ تہٕ تِم چھِ ہٮ۪کان دٔزِتھن اِسلیے تِمن چھُ کِیر پٮ۪وان کَرُن تِمن چھِ أسی صُبحن ترٛاوُن سُلی آب آفتاب نیٚرنہٕ برٛونٛٹھٕے یا شامن ژیٖرۍ آب